اسہِ چھِ تِمن گۄڈٕنیتھے یِم کہِ بچہِ چھِ تِمن چھِ أسۍ گۄڈٕنیتھے ونان کہِ امیِکۍ فٲیِدٕ گِنٛدنٕکۍ فٲیِدٕ کۭتیاہ چھِ اور یہِ کوٗتاہ چھُ سانہِ ہٮ۪لتھٕ خٲطرٕ سانہِ فٹنَس خٲطرٕ ضروٗری اور دوٚیِم چھِ اسہِ گۄڈٕنٮ۪تھ ماٹویٹ کرٕنۍ تِہِنٛدۍ مٲلۍ تہٕ موج تِمن چھُنہٕ فون دِیُن گۄڈٕنکی پٮ۪ٹھ کینٛہہ تمہِ سۭتۍ ہٮ۪کن تِمن گۄڈٕنکی پٮ۪ٹھٕ عادت گٔژھِتھ کینٛہہ ییٚلہِ گۄڈٕنِکی پٮ۪ٹھٕ عادت چھُ گژھان اور تِم چھِ اوے ہٮ۪کن سکریٖن سکریٖن سکریٖنس سۭتۍ ٹایِم دِوان زیادٕ اور تمہِ سۭتۍ چھُ تِم اِفیکٹٕس تہِ چھ ونان تِمن تمیِکۍ اور تمہِ سۭتۍ گژھن تِم تھوڑا ماٹویٹ